مےٚ چھُ ناو رُخسانا بہٕ چھَس روزان سری نَگر ییٚتہِ چھُ وارِیاہ یِم پَرنٕکۍ اِدارٕ سری نَگرَس منٛز چھِ بٔڈۍ بٔڈۍ سکوٗل گامو پیٚٹھٕ تہِ چھِ بَچہِ یِوان یور سکوٗلَن منٛز یونیوَرسِٹیَن منٛز یا بَدلن کُنیٚن کالجَن منٛز مٲنۍتَو تُہۍ سارِوِٕے کھۄتہٕ بوٚڈ سکوٗل یُس وارِیاہ کالہٕ پیٚٹھٕ مٲنِو تُہۍ تَتھ چھُ ہیتمٕتۍ ہَتھ ؤری گَژھنَس سُہ گوٚو یُس سون وُمینٕز کالیج ییٚتہِ یِم کورِ چھِ پَران تہٕ تٔتھۍ سٍتۍ چھُ ایس پی کالیج سُہ تہِ چھُ وارِیاہ پرٛون تتہِ چھِ پَران لٔڑکہٕ تَتہِ چھُ اوسمُت بیٚیہِ زیادٕ تَر مَطلَب تَتہِ اوس سکوٗل تہٕ ایس پی سکوٗل چھُ ایس پی کالیج چھُ تَتہِ چھُ وارِیاہ بَچہِ پَران وُمینٕز کالیجَس منٛز چھِ وارِیاہ کورِ پَران تہٕ یِم چھِ بٔڈۍ بارٕ زٕ اِدارٕ تَمہِ پَتہٕ چھُ ییٚتُک اَمَرسِنٛگ کالیج بیٚیہِ چھُ بِمنا ڈِگری کالیج چھُ یا بیٚیہِ چھُ کورِیَن ہٕنٛدِ خٲطرٕ نَوا کٔدٕل تہٕ بیٚیہِ چھُ تَمہِ پَتہٕ یُتھٕے یِم اَتہِ بَچہِ چھِ نیران گرٛیجوِیشَن کٔرِتھ تِم چھِ پَتہٕ گَژھان یونیوَرسِٹی تہٕ ییٚتہِ چھِ اَکھ زٕ یونیوَرسِٹیٖز تہٕ مَطلَب اَکھ چھُ کَشمیٖر یونیوَرسِٹی یۅس سارِوٕے کھۄتہٕ بٔڈ یونیوَرسِٹی چھِ تَتھ چھِ گٲمٕتۍ زٕ ہَتھ ؤرِی تَقریبَن سۅ چھِ وارِیاہ پرٛٲنۍ یونیوَرسِٹی بیٛاکھ اَکھ یونیوَرسِٹی چھِ سۅ چھِ سینٹرَل یونیوَرسِٹی سۅ چھِ اوترَے اوترے بَنیمٕژَن تَتھ گٔیہِ نہٕ تیٖتیٛاہ زیادٕ ؤری کیٚنٛہہ مَگَر تَتہِ تہِ چھِ وارِیاہ بَچہِ پَران تہٕ تہٕ تَتہِ تہِ چھِ وارِیاہ بَچہِ پَران تہٕ سۅ چھَنہٕ اَصلی سینٹرَل سۅ چھِ کَلَسٹَر یونیوَرسِٹی تہٕ تَتھ منٛز چھِ یِمٕے زیادٕ تہٕ اِنجِیٖنٔرِنٛگ وِنجیٖنٔرِنٛگ کورسِس کَرٕناوان یمَن شُریَن بیٚیہِ چھُ ییٚتہِ اَکھ این آے ٹی تہٕ تَتہِ چھِ یِم اِنجیٖنٔرِنٛگ پَران یا باقٕے باقٕے سَبجیکٹٕس پَران تَتہِ چھِ نیٚبرِم بَچہِ تہِ یِوان پَرنہِ ہیٚنٛدۍ یِوان بَٹہٕ یِوان سِکھ یِوان وارِیاہ مَزٕ چھُ یِوان نیٚبرِمو مُلکو پیٚٹھ تہِ تَتہِ پَران یِتھٕے کٔنی کَشمیٖر یونیوَرسِٹی منٛز تہِ چھِ وارِیاہ بَچہِ تِم چھِ مٲنِو تُہۍ یہِ وارِیاہ کورسِز کَران پَتہٕ چھِ پی ایچ ڈی کَران أڈۍ بَچہِ چھِ ایل ایل بی کَران ایل ایل ایم کَران أڈۍ بَچہِ چھِ یِم ساینَسَس منٛز زالجی باٹنی یا بی ایٚڈ چھِ ایم ایٚڈ چھِ خاص کَر کورِ تِم چھِ بی ایٚڈ کَران تٔتھۍ چھِ ڈِسٹنٕسَس منٛز تہِ بِی ایٚڈ گَژھان تہٕ تِم چھِ وارِیاہ یِم کیٛاہ چھِ اَتھ وَنان یہِ نا مَطلَب اَتہِ وارِیاہ سَبجَکٹ ٹیٖچَر تہِ چھِ اَتہِ وارِیاہ وارِیاہ اَصٕل چھِ پَرناوان یہِ چھِ وارِیاہ پرٛٲنۍ یونیوَرسِٹی اَتھ چھِ تَقریبَن پنٛژاہ شیٹھ ؤرۍیَن گٲمٕتۍ مٲنِو تُہۍ یہِ چھِ ییٚتہِ گۄڈنیُک اِرادٕ اِدارٕ یُس نہَ یہِ بوٚڈ بار یونیوَرسِٹی چھ یِتھٕے کٔنی چھِ یہِ اَمَرسِنٛگ کالیج ایس پی یِم چھِ ٲسۍمٕتۍ یِمَن مَطلَب اَنگریٖزَن ہٕنٛدِ وَقتہٕ پیٚٹھٕ ییٚتی یِم چھِ وارِیاہ پرٛٲنۍ کالیج تہِ تہٕ مَطلَب پَڑٲے وَڑٲے چھِ اَتہِ اَصٕل گَژھان ییٚتہِ چھِ وارِیاہ سکوٗل تہِ چھِ گورمِنٹ سکوٗل چھِ پرٛایویٹ سکوٗل چھِ پرٛایویٹ سکوٗلَن منٛز چھِ مِشَنٔری سکوٗل تہِ تِمو منٛز چھِ سارِوِٕے کھۄتہٕ زیاد یِوان سون یہِ میلَن سکوٗل چھُ یا یا چھُ یہِ ٹِنڈَل بِسکو سکوٗل چھِ لٔڑکَن خٲطرٕ میلَن سکوٗل چھُ کورِیَن ہٕنٛدِ خٲطرٕ یِتھٕے کٔنی چھِ پَتہِ باقٕے سکوٗل چھُ پِرٛزَنٹیشَن کانوِنٹ چھُ کورِیَن ہٕنٛدِ خٲطرٕ ییٚتہِ چھِ وارِیاہ پَرنٕکۍ اِدار